یِم مےٚ پنٕنِس سکوٗلس منٛز فیورِٹ سبجکٹٕس ٲسۍ تتھ منٛز اوس اَکھ یِوان ایس ایس ٹی یس زن سوشل سِٹیٚڈیٖز ٲسۍ ونان بیٚیہِ اوس مےٚ آسان فیورِٹ سبجکٹہٕ ساینس بیٚیہِ اُردو اَتھ چھِ وارِیاہ کیٚنٛہہ وجوٗہات اَکھ وجوٗہات چھُ اَتھ یہِ زِ یِمن یِم اُستاد یِم پرناوان ٲسۍ خاص کَر یہِ مےٚ چھُ یاد نٔمہِ دٔہمہِ یا ٲٹھمہِ منٛز یِم اُستاد اَسہِ پرناوان ٲسۍ ٲسۍ وارِیاہ زیادٕ اَصٕل پٲٹھۍ پرٕناوان تِہُنٛد اوس بلکُل سمٕجھ یِوان اور تِم ٲسۍ تھوڑا تِم فِلیگزِبُل تِم ٲسۍ نہٕ زیادٕ سُہ لایان وایان کیٚنٛہہ کِہیٖنٛۍ تہِ اور تِم ٲسۍ سمجھن اگر تِمن ونہاو سر یِتھٕ پٲٹھۍ بوزٕناوَو یا یِتھٕ پٲٹھٮ۪ن چھُ مےٚ یاد گژھن یِتھٕ پٲٹھۍ بوزنا تِم ٲسۍ آسان بناوان سبقس اگر کانٛہہ سبق آسہِ ہا سکھ باسہِ ہا یِتھٕ پٲٹھۍ مگر تِم ٲسۍ آسان بناوان تہٕ تَمہِ موٗجوٗب ٲسۍ مےٚ یِم سبجکٹہٕ وارِیاہ زیادٕ پسنٛد سکوٗلس دوران تِکیٛازِ یُس زن سوشل سِٹیٚڈیٖز اوس سُہ اوس اَسہِ سر اکھ پرٕناوان تٔمِس اوس ناو ایجاز احمد بٹ سُہ اوس اکھ بہتریٖن اُستاد تٔمۍ چھُ مےٚ وارِیاہ زیادٕ مدد کوٚرمُت پرنس منٛز اور تٔمی ہیٚچھنووُس بہٕ زِ کِتھٕ کٔنۍ گَژھِ پَرُن کیٛاہ گَژھِ پرُن اور آج چھُ مےٚ باسان زِ تَمیُک چھُ مےٚ فٲیدَے یِوان تہٕ سُہ اوس مےٚ دپان گۄڈٕ سمٕجھ ژٕکیٛاہ چھُ آسان لیٖکھتھ تَمہِ پتہٕ کَر ژٕ یاد یا کیٛاہ آسہِ کَرُن تَمہِ پتہٕ کَر ژٕ سُہ تَمہِ فٲیدٕ چھُس بہٕ وُنکٮ۪نس تہِ تُلان تٔمۍ سُنٛد چھُس بہٕ سٮ۪ٹھاہ شُکُر گُزار اَمہِ موٗجوٗب ٲسۍ یِم سبجکٹہٕ وارِیاہ زیادٕ پسنٛد اُردو اوس مےٚ اَمہِ موٗجوٗب پسنٛد تِکیٛازِ سُہ اوس پانَے یِوان سمٕجھ اُرود اوس اِنسان ہٮ۪کان سمجِتھ سُہ اوس یِوان سمٕجھ سُہ اوس ہُتھٕ پٲٹھۍ مےٚ سہل گَژھان ساینسَس تہِ اوس بلکُل یُتھٕے اَسہِ اُستاد اکھ سُہ اوس بلکُل سمجھاون تٔمِس تہِ اوس ناو ایجاز احمدٕے سُہ تہِ اوس سمجھاوان اَصٕل پٲٹھۍ تہٕ پتہٕ اوس نہٕ مےٚ مُشکِل گَژھان سُہ کیٚنٛہہ اور اَمہِ کہِ وجہ سۭتۍ اوسکھ بہٕ یِم سبجکٹہٕ وارِیاہ زیادٕ اینجاے کَران یِمن اوس مےٚ وارِیاہ زیادٕ لُطف تُلان یِمن سبجکٹن